اَگر مےٚ چانٕس یی دِنہٕ اَکھ موقعہٕ دی دِنہٕ گریٖس بایَن خٲطرٕ بیٚیہِ یِم کٲم کَرَن وٲلۍ مزدوٗر چھِ یِمَن خٲطرٕ بہٕ کَرٕ واریاہ مَدَتھ یِمَن پرٛٮ۪تھ کُنہِ رنٛگہٕ یِمَن کِسانَن خٲطرٕ دِمہٕ بہٕ ایڈ تہٕ یِم تاکہِ یِم ہیٚکن پرٛٮ۪تھ کُنہِ سیٖزنَس منٛز پنٛنہِ فَصلُک اَکھ یَتھ زَن وَنو أسۍ اَکھ خیال تھٲیِتھ تہٕ یِمَن گٔژھ یِمَن دیو بہٕ واریاہ ریٹ مارکٮ۪ٹَس منٛز تِکیٛازِ آز چھِ یہِ ہَسا یہِ یِمَن واریاہ پونٛسہٕ یِوان کھٮ۪نہٕ مارکٮ۪ٹَس منٛز تہٕ بیٚیہِ یِم ؤرکٲرٕس چھِ یِمَن خٲطرٕ تہِ تِم بہٕ واریاہ ایڈ یِہِنٛدٮ۪ن بَچَن خٲطرٕ تہٕ بیٚیہِ باقٕے وَسَلام